اسلام علیکُم وعلیکُم سلام تُہۍ چھِو حظ ٹھیٖک تُہۍ چھو ٹھیٖک اصل پٲٹھۍ چھو حظ اہن حظ آ بلکُل

تۄہہِ چھو حظ آواز یوان اچھا اچھا تۄہہِ کیاہ چھو اسمِ شریٖف اچھا اچھا فیضان تہٕ تُہۍ کیاہ چھِو کران اچھا اچھا ٹھیٖک حظ چھُ بہٕ چھُس ایٚکچُؤلی حظ یہِ یٲرۍ وغیرہ چھُس بہٕ تُلان تہٕ بہٕ چھُس اتھ بناوان یہ ژادرٕ وغیرہ بلینکیٚٹس امکۍ تہٕ اسہ اوس امہ خٲطرٕ اوس اسہ ییرۍ ضوٚرتھ اہن حظ آ تۄہہِ کُس ہیٚو ییر چھو ونکیٚس تۄہہِ کُس چھو اویلیبل کُس چھو تۄہہِ ییر ونکیٚنَس اچھا اچھا آ اسہ چھ بلیک تہ چھُ اسہ وایٹ تہ مگر گَژھِ تیٖرَن ہُند آسُن حظ ٹھیٖک چھُ حظ تہٕ اتھ کیاہ ریٹھاہ چھِ گَژھان آ وایٹَس حظ وایٹ ییر یُس چھُ اچھا اچھا اچھا پندہ شتھ تہٕ بلیکَس کیاہ چھُ گَژھان اچھا ٹھیٖک حظ چھُ ٹھیٖک تُہۍ کٔرِو حظ کٲم تُہۍ تھٲیزیٚو اسہ وایٹ ییر تھٲیزیٚو تُہۍ اسہ پٕنژٕہ کۄینٹل تہٕ بیٚیہِ تھٲیزیٚو تُہۍ اسہ بلیک تہِ تھٲیزیٚو وُہ یہ آ یم گَژھَن گَژھٕنۍ جلدی پہنتھ اسہ واتن یور تہ اسہ چھ ایٚکچُؤلی چھِ اسہ آرڈر کینٛہہ زیاد پہنتھ یور تہٕ اسہ چھ یم کَرنۍ کمپلیٖٹ تہٕ تمہ موجُب حظ

بس یمنے ہفتَس مَنٛز گَژھَن گَژھٕنۍ یم کمپلیٖٹ چلو ٹھیٖک حظ چھُ